وعلیکُم اسلام جناب اَلحمد للہ تُہۍ چھُو ٹھیٖک جناب شُکر شُکر تُہۍ چھُوا عبدالرشیٖد شُکر شُکر حظ شُکر خۄدایس کُن نہَ حظ نہَ نہَ تُہۍ ہَے دِلس منٛز چھُو جناب آ دُعا حُکم کٔرِو آ آ اِنشا اللہ کرو کران چھِ کوٗشِش اَتھ مُتعلِق چھِ کران کوٗشِش اَہن حظ اَوا اَوا

آ یہِ کہِ کرو اَتھ مُتعلِق چھِ أسۍ گامس منٛز تہِ مشورٕ کران آ جناب بِلکُل دۄہ زٕ لگن مےٚ تہٕ بہٕ واتہٕ اِنشا اللہ تہٕ اَتھ مُتعلِق کرو أسۍ میٖٹِنگ تُہۍ روٗزِو تیار تُہۍ دِیوٗ ساتھ اَسہِ چھُ تۄہہِ ہِوۍ نفر ضروٗرت اَہن حظ اَہن حظ اَوا اَوا یُس أمس عبدالغٔنۍ چھُ آسان جمع اَہن حظ اَوا بوٚڈ دۄہ ہے چھُ یہِ گژھِ ضروٗری گژھُن آ جناب یہِ گوٚو بڈٕ جان حظ بہتر کوٚروٕ تۄہہِ یہِ چھُ یہِ گژھِ یِمن مُستحقن تام واتُن حظ جناب یہِ کیٛاہ چھُ ونان دۄہ زٕ لگن مےٚ حظ بس اَہن حظ اَوا اَوا صحیح کتھ صحیح کتھ تہِ روزِ بہتر اَہن حظ صحیح بیٚیہِ چُھ یُس سُہ مچھ بلہٕ تہِ أسۍ نا سوٚنٛبراوان أمِس حاجرا جی ہٕنٛدۍ تَتھ چھا پنُن نفر حظ لٔگِتھ یہِ چھُ ٹھیٖک حظ تہِ ہَن گوٚو بہتر حظ بیٚیہِ کریاکھا ہُتھ کیٚنٛہہ تَتھ یُس یُس حظ سُہ انٛت دیٛا توٚمُل ووٚمُل اوس یِمن حظ تران تھوڑا اچھا چلو بہتر حظ یِم کامہِ چھِ اَدٕ کیٛاہ یِم ہَے چھِ بڈٕ مسلہٕ حظ اَتہِ اِنشا اللہ یِم کرو أسۍ دۄہ زٕ آ اِنشا اللہ اِشا اللہ اَہن حظ تِہُنٛد مسلہٕ تہِ روٗد اَتی اَدٕ کیٛاہ حظ اِنشا اللہ کرو أسۍ اِشا اللہ تہٕ اَہن حظ اَوا سُہ چھِ صحیح کتھ اَدٕ حظ چلو بہتر بِہِو خۄدایس حوال